آ بہٕ زانکھ وارِیاہ یِم کرٮ۪کٹر یِمن یہِ لِٹرٔری کرٮ۪کٹر چھُ بہٕ زانکھ تِم شٲعر تہِ یِم اِسلٲمی شٲعر چھِ بیٚیہِ یِم کٲشِرۍ شٲعر چھِ تِمن منٛز چھِ اکھ چھِ حبہٕ خوطوٗن یَس کہِ اکھ کٲشٕر شٲعر چھِ ییٚمہِ سُنٛد کہِ قردار وارِیاہ اَصٕل چھُ بیٛاکھ یُس چھُ سُہ چھُ علامہ اقبال یُس مےٚ فیورِٹ لٹرٔری پٔرسن چھُ مےٚ کیٛازِ چھِ یِم زٕ پسنٛد گۄڈنٮ۪تھ کربہٕ کَتھ اقبالٕنۍ اقبال یُس چھُ یہِ چھُ اکھ اِسلامِک پویِٹ ییٚمِس شاعرِ مشرق تہِ وَنان چھِ مےٚ چھِ یہِ اَمہِ موٗجوٗب زیادٕ پسنٛد یِوان کہِ یہِ أمۍ سٕنٛز یِم أمۍ سٕنٛز بُکہٕ چھِ یہِ أمۍ سٕنٛز شاعری چھِ یَس أمۍ سٕنٛز پوٹرٛی چھِ سۄ چھِ وارِیاہ اکھ سۄ چھِ وارِیاہ اکھ اگر تِمن سَنو تِمن چھِ تِمن منٛز چھِ وارِیاہ فیٖلِنٛگِس اٮ۪ٹیچمٮ۪نٛٹٕز أمِس زیادٕ کَمن ہٕنٛدۍ خٲطرٕ مُسلمانن ہٕنٛدۍ خٲطرٕ تہٕ بیٚیہِ چھِ مےٚ یہِ اَمہِ موٗجوٗب پسنٛد کہِ یہِ چھُ یِم شُرۍ چھِ یُس چایلڈن پٮ۪ٹھ زیادٕ زور دِوان یہِ چھِ دَپان یِم سٲنۍ یِم شُرۍ چھِ یِمَے چھِ بَنان پگاہ سٲنۍ فیوٗچر لیٖڈر تہِ اَمہِ خٲطرٕ چھُ سون فرض یہِ کہِ أسۍ دِمو یِمن اَصٕل تٲلیٖم تاکہِ یِم یِمن ییٚلہِ اَصٕل تٲلیٖم مِلہِ تہٕ یِم بَنن اَصٕل شُرۍ پَگاہ اَصِل لیٖڈر پگاہ یِم پگاہ باقِیَن سَماج کٮ۪ن لُکن سۭتۍ اَصٕل کَرن کہِ أمۍ سٕنٛز یِم بُکہٕ چھِ بالہِ جبریٖل چھِ وارِیاہ وارِیاہ چھِ بُکہٕ چھِ نہ نظم چھِ شِکواہ چھِ تہٕ اَمہِ چہِ وارِیاہ پویٹرٛی لیچھمٕژ یَس رِلیٹڈ چھِ لَوَس سۭتۍ تہِ سَماجس سۭتۍ تہِ مسلمانن سۭتۍ تہِ تہٕ حبہٕ خوطوٗن یَس چھِ سۄ تہِ چھِ اکھ نیک تہٕ بٕزرگ کہِ کِردار چھِ سۄ اکھ حبہٕ خوطوٗن کہِ ییٚمِس کہِ خانٛدر اوس گوٚمُت گۄڈنٮ۪تھ کہِ کَمال خانس سۭتۍ تہٕ تَمہِ پتہٕ گوٚوُس یوسف شاہ چکس سۭتۍ تٔمۍ سِنٛز یَس زنٛدگی ٲس سۄ ٲس وارِیاہ کہِ سختی سان تُجمٕژ تٔمۍ سۄ زندگی ہُنٛد سفر کہِ أمۍ سُنٛد یُس اکھ حیرت انٛگیز پویِنٛٹ وَنہٕ بہٕ سُہ چھُ یہِ کہِ یہِ أمِس سۭتۍ ٲسۍ یِم یِم وٲری یِم چھِ أمِس سۭتۍ ٲس وارِیاہ سختی یِوان کرنہٕ کیٛازِ ٲسۍ سختی یِوان کرنہِ تاکہِ تٔمِس اوس یِم سانٛگ یِم چھِ یِم پویٹرٛی یَس چھِ یہِ ٲس تٔمَِس وٕزان تہٕ تَتھ پٮ۪ٹھ اوس نہٕ تَمہِ تٔمۍ اوس قُرآن تہِ حافظ کوٚرمُت تَتھ پٮ۪ٹھ ٲسۍ نہٕ باقٕے یِم سماجِک لٕکھ أمِس پسنٛد کَرَن کیٚنٛہہ ییٚمہِ سٕنٛد سۭتۍ أمِس پتہٕ وٲری تہِ خٕلاف گٔے تہٕ گَرِکۍ تہِ خٕلاف گٔے تہٕ پتہٕ کوٚرُکھ أمۍ سٕنٛز پویٹرٛی یَس چھِ أمۍ سٕنٛز یَس آواز چھِ سۄ لٔج یوسف شاہ چَکس وارِیاہ پسنٛد تہٕ تٔمۍ کوٚر تٔمِس سۭتۍ خانٛدر ییٚلہِ تٔمۍ تٔمِس سۭتۍ خانٛدر کوٚر یِم ٲسۍ دۄنوَے اَصٕل تہٕ مگر تٔمِس پیوٚو اکہِ جنٛگوٗ جنٛگس منٛز گَژھُن یَتھ منٛز سُہ پتہٕ شہیٖد گوٚو تہٕ پتہٕ کیٛاہ لٲج یہِ بَے بِچٲر بالو کِنۍ نژنہِ تہٕ ٲس یہِ پنٕنۍ یِم سانٛگ پویٹرٛی ونان نظمہٕ تَپٲرۍ وَنان بہٕ وَنہٕ کہِ یہِ ٲس اکھ بٕزرٕگ خوطوٗن کہِ ییٚمِس بِچارِ یِم بِچارِ زنٛدگی منٛز وارِیاہ سفر تُل تہٕ تتھ سفرس وَنو کیٛاہ ییٚمِس خۄدا صٲب تہِ وارِیاہ رٲزۍ اوس تِکیٛازِ تٔمۍسُنٛد یِم پویٹرٛی چھِ تَمہِ منٛز ون بہٕ اکھ شعر یَس سۄ وَنان چھِ اکھ لایِن وَنہٕ بہٕ یَس سۄ وَنان چھِ ہَشہِ لویمو ٹوپہٕ سۭتۍ تھف سُے مےٚ گومو موتہٕ کھۄتہٕ سکھ تِکیٛازِ تٔمِس پٮ۪ٹھ ٲسۍ وارِیاہ یہِ ہش یہِ خانٛدار وارِیاہ ظُلُم کَران تہٕ وَنہِ یُس یہِ اکھ فٔنی اِنسیٖڈٮ۪نٛٹ چھُ سُہ وَنہٕ بہٕ علامَہ اقبالس رلیٹِنٛگ دَپان علامہ اقبال اوس سُہ ییٚلہِ سُکوٗل اوس گَژھان تہٕ ییٚلہِ سُکوٗل گوٚو یہِ اوس دۄہَے یِوان ژیٖرۍ وَنہِ ییٚلہِ اَمہِ دروازس ناک ناک کوٚر تہٕ أمِس ترٛوو ٹیٖچرن درواز تہٕ دوٚپنس اقبال تُہۍ کیٛازِ چھُو لیٹ یِوان اقبال ووٚنُس تہٕ دوٚپنس اقبال ہمیشہ لیٹ ہی آتا ہے اقبال چھُ ہمشہ یِوان لیٹٕے اگر أسۍ وٕچھو تَمیُک مطلب گوٚو تٔمۍ اقبالُک مطلب یُس معنیُک مطلب چھُ سُہ گوٚو قٕسمہٕ تٔمۍ ووٚن کہِ یُس قٕسمت چھُ یہِ چھُ ہمیشہِ ہر کٲنٛسہِ ہِنٛدۍ خٲطرٕ لیٹٕے یِوان تہٕ یِم چھِ مےٚ یِم دۄنوَے کرٮ۪کٹر اَمہِ موٗجوٗب پسنٛد یِمو سۭتۍ ہیوٚچھ مےٚ وارِیاہ کیٚنٛہہ تہِ تِمن سَماجس منٛز چاہے اَصٕل کروا بُرٕ کروا سماج چھُنہٕ اٮ۪کسٮ۪پٹ کران کٲنٛسہِ تہِ پٔرفٮ۪کٹ ایز اٮےٚ پٔرفٮ۪کٹ کیٚنٛہہ اِس لیے انسان یُتھ آسہِ تیُتھ آسہِ خۄدا صٲبس پٮ۪ٹھ گَژھِ بروسہٕ تھاوُن خۄدا صٲبس گَژھِ کھوژُن باقٕے گوٚژھ نہٕ کٲنٛسہِ تہِ کھوژُن کیٚنٛہہ